یہاں پے کیا نا اۭں مےٚ چھُ اَکھ دوس مُزمِل تٔمۍ وَنیو مےٚ یہِ ژٕ پٔرۍزِ پھَلٲنۍ بُک مگر ییٚلہِ مےٚ سۄ پٔر مےٚ باسیو نہٕ مےٚ آو نہٕ تَتھ منٛز تیُتھ مَزٕ پَرنَس منٛز کیٚنٛہہ تَمِکۍ وٲڈٕس ٲسۍ نہٕ اَصٕل یا تٔمۍ کوٚرُس نہٕ بہٕ تیوٗت کَنٮ۪کٹ کیٚنٛہہ کہِ پَرہا سۄ بُک پَتہٕ بیٚیہِ تہٕ مےٚ باسے سۄ اَکھ نارمَل بُک یَتھ نہٕ ییٖژاہ مےٚ بوٗزمُت اوس تٔمۍ